میانہِ ہابی تہٕ اِنٹرسٹ چھِ یِم زِ بہٕ چھُس گَرٕ کٲم کَران مَنٛزٕ چھُس پوشان تہٕ کرکٹ چھُس گِنٛدان گَرِچ کٲم کَران باقیَن جایَن تَمام رِشتہٕ دارَن باقیَن واقیَن پوشان ہابیٖز چھِ مےٚ یِمے گاڈنِنٛگ چھِ کرکٹ چھ گِنٛد کرکٹ گِنٛدُن سُوِم کَرنہٕ گَژھُن یہِ ہَسا یہِ فِشِنٛگ وِشِنٛگ باقٕے چیٖز وَغیرہ یِمے چھِ تہٕ بیٚیہِ زیادٕ اِنٹرسٹ چھُ مےٚ زیادٕ پَہنَس اِنٹرسٹ چھُ مےٚ کرکٹَس مَنٛز کیازِ کرکٹ چھُس بہٕ واریاہ زیادٕ شوقین کرکٹَس سۭتۍ چھِ مےٚ واریاہ زیادٕ لَگاو محبَت چھُ مےٚ کرکٹَس سۭتۍ واریاہ زیادٕ تہٕ تمہِ حِساب امے سۭتۍ چھِ مےٚ ہابی تہٕ واریاہ زیادٕ فیورِٹ یُس ہابی چھِ مےٚ سُہ چھُ کرکٹ نَتھِنٛگ ایٚلس